ہیلو السلامُ علیکُم ہے حضرت تُہۍ چھُو نا یہِ موبایل شاپ پٮ۪ٹھ ہے اوترٕ نیوٗ مےٚ یہِ فون تۄہہِ نِش نِیو مےٚ یہِ ریڈمیٖیُک فون ریڈمی نوٹ ٹُوٮ۪ل پرٛو بیٚیہِ نِیو مےٚ تَتھ سۭتۍ اِیَر فون تہِ تۄہہِ چھُو یاد ییٚلہِ مےٚ سُہ کاڈ تہِ ہیٚژاہ مےٚ سُہ شُراہ جی دۄیہِ تٕرٛہ جی بی کاڈ تہِ رَچیو مےٚ تۄہہِ پَتہٕ وَنیو تۄہہِ دۄیہِ تٕرٛہ جی بی چھُنہٕ فٲیدَے کانٛہہ پَتہٕ نِیو اَکھ ہَتھ اَٹھووُہ کاڈ اَکھ ہَتھ اَٹھووُہ جی بی کاڈ پیٚووُ تۄہہِ یاد آ بِلکُل حضرت ینہٕ پٮ۪ٹھ مےٚ سُہ فون نیوٗ نا تَنہٕ پٮ۪ٹھ گٔے دربٕدٔری تَس گۄڈٕنِچی کَتھ سُہ کوٚر آن تَنہٕ پٮ۪ٹھ چھِ تَتھ وُزمَلٕے یوت گژھان سُہ چھُ أتی آن آف آن آف آن آف گٔے یہِ خرٲبی دوٚیُم چیٖز وۄنۍ چھِ لاگٕنۍ اِنسان چارٕجَس چلو وۄنۍ چَلیو پَتہٕ یُتھ تیُتھ کٔرِتھ تہٕ چَلیو سُہ پَتہٕ لوگ مےٚ سُہ چارٕجَس گوٚو سُہ ہَتھ پٔرسَنٛٹ یہِ چھُ فاسٹ چارجِنٛگ خۄدایَس سوال گوٚو سُہ ہَتھ پٔرسَنٛٹ وٕنہِ چھُ مےٚ آسان چارجہِ منٛز یہِ کَڑنے فون اَتھ چھِ وَسان زَنہٕ چھِ وَسان گاڑِ ہٕنٛز سٕژَن سُہ اٮ۪کسِلیٹَر یَلہٕ ترٛٲیِتھ اَتھ چھُ ہَتہِ پٮ۪ٹھ برابر نَمنَمَتھ اَرنَمَتھ سَتنمَتھ ییٚمِس شُرِس آسان سُہ گِنٛدتی گنٛزراوان تِتھَے کٔٹھۍ چھُ واتان زیٖرووَس پٮ۪ٹھ تہٕ أتی چھُ گژھان بنٛد مٔنٛزۍ چھِ فون کَران فون چھِ کَران یورٕ چھِ فون کَران تہٕ اَسہِ چھِ آسان بیٚیہِ پانٛژھ شےٚ نمبر رَلیمٕتۍ مےٚ چھِ آسان أکِس کَتھ وَنٕنۍ راتھ ٲسٕم وَنٕنۍ أکِس کینٛہہ پٔرسٕنَل سِکرِٹ کَتھ سۄ گٔیہِ بیٚیِس ووٚتھ فِتنہٕ گرِ وٕنۍکٮ۪ن چھِ بانہٕ پَتھر

مگر تۄہہِ چھُنا وارَنٹی گارَنٹی چھِنا تُہۍ دِوان تۄہہِ بہٕ کیٛاہ کَرٕ بہٕ کوٚت گژھٕ مگر مےٚ چھُنہٕ یہِ فون چھُنہٕ مےٚ وۄنۍ ضوٚرَتھ کیٚنٛہہ نہ نہ نہ مےٚ چھُنہٕ یہِ فون ضوٚرَتھ کیٚنٛہہ مےٚ چھُ وۄنۍ نوٚو فون ضوٚرَتھ کیٛازِ بہٕ آوُس پَسرٕ اَکھ کٔرۍ مےٚ رۄپیہِ زٕتووُہ ساس خرچَن اَمہِ پَتہٕ چھُ مےٚ پَتہٕ گرٕ وٲتِتھ یہِ فِتنہٕ یارٕ مگر مےٚ اگر وۄنۍ یہِ ٹھیٖک تہِ گژھِ سٔروِس اگر یہِ وۄنۍ سٔروِس سٮ۪نٹرَس منٛز ٹھیٖک تہِ گژھِ بہٕ رَٹٕنہٕ یہِ فون لفطہِ کیٚنٛہہ نَتہٕ دِیہِ مےٚ پونٛسَے واپَس تہٕ مےٚ کیٛاہ چھُ کَرُن مےٚ دیٖتو پونٛسَے واپَس گوٚو کَنفٲرٕم مےٚ میلہِ نوٚوٕے نوٚو ہے ہینٛڈ سٮ۪ٹٕے میلہِ مےٚ تُہۍ کٔژِ بَجہِ ٲسِو دُکانَس پٮ۪ٹھ کَتہِ حظ کٔژ بَجہِ تُہۍ ٲسِو ہے بِل بِل تھٲو مےٚ لٮ۪منیشَن کٔرِتھ تَمی دۄہ ییٚمہِ دۄہ أمِس مےٚ وُچھ یہِ چھِ گڑ بڑٕ گژھان اَتھ چلو ٹھیٖک چھُ ٹھیٖک چھُ چلو شُکریہ شُکریہ بہتریٖن بہتریٖن اوکے السلامُ علیکُم